پوش تہٕ میوٕ چھُ آسان سانٮ۪ن باغَن منٛز پوشو سۭتۍ چھِ سانٮ۪ن باغَن خوٗبصوٗرتی بَڑان تِم چھِ مٲرۍ مٔنٛدۍ بَنان تِم چھِ واریاہ اَصٕل سَجان پوش چھِ اَسہِ واریاہو قٕسمو ضوٚرت تہِ لاگان تِمَن پٮ۪ٹھ چھِ أسۍ ہٮ۪کان پٔرفیوٗم بنٲیِتھ سینٹ بنٲیِتھ بیٚیہِ چھِ ہٮ۪کان أسۍ تِمَن رَس کٔڑِتھ سُہ چھُ لگان اَسہِ ضوٚرَتھ پوشن چھِ آسان واریاہ رَنگ تِمَن چھِ أسۍ ہٮ۪کان سَجاوَٹٕکۍ چیٖز تہِ بَنٲیِتھ گَرٕ خٲطرٕ تِم چھِ أسۍ گَملَن منٛز تہِ استعمال بنا کَران بَناوان چھِکھ آٹِفِشَل گَملہٕ پوش چھِ واریاہ مٲرۍ مٔنٛدۍ آسان تِم چھِ سانٮ۪ن باغَن منٛز آسان تِم چھِ لَگان واریاہو قٕسمو اَسہِ ضٔروٗرَت تہِ چھُ مال تہِ بناوان پوشَن مہراز اگر یِوان چھِ تِم تِمَن تہِ چھِ أسۍ پوش چھَکان مہرنٮ۪ن چھِ أسۍ پوش چھَکان پوشن چھِ أسۍ واریاہ کامہِ ہٮ۪وان میوٕ چھِ اَسہِ سانٮ۪ن باغَن منٛز آسان واریاہَن قٕسمَن ہٕنٛدۍ میوٕ چھِ آسان تِم چھِ أسۍ کھٮ۪وان تِمَن چھِ أسۍ مَربہٕ کَڑان أسۍ چھِ مٮ۪وَن ہُنٛد مَربہٕ استعمال کَران اگر أسۍ بٮ۪مارَس خَبرِ چھِ گَژھان تٔمِس چھِ أسۍ میوٕ نِوان تہٕ تِم میوٕ چھِ بٮ۪مارَس صحت یاب کَران میوٕ چھُ اَسہِ واریاہ ضٔروٗرَت لَگان تِمو سۭتۍ چھےٚ سٲنۍ کمزوٗری دوٗر گَژھان چھِ طاقت یِوان جِسمَس مَنٛز أسۍ چھِ واریاہ اَصٕل پٲٹھۍ تِم میوٕ استعمال گژھ گژھ کَران سانٮ۪ن باغَن منٛز چھِ واریاہَن قٕسمَن ہٕنٛدۍ میوٕ آسان ژوٗنٛٹھۍ چھِ آسان دٲن چھِ آسان ٹنٛگ چھِ آسان ٲر چھِ آسان ژیرٕ چھِ آسان گِلاس چھِ آسان واریاہ قٕسٕم مٮ۪وَن ہٕنٛدۍ چھِ آسان سانٮ۪ن باغَن منٛز أسۍ چھِ تِمو پٮ۪ٹھ ہٮ۪کان رۄپیہِ دہ تہِ حٲصِل کٔرِتھ ییٚلہِ اَسہِ گُتُل مٮ۪وٕ چھُ آسان أسۍ چھِ تِم ہٮ۪کان سٲری کھٮ۪وان پانَس کِہیٖنۍ نہٕ أسۍ چھِ تِمَن کٕنان پَتہٕ چھِ رۄپیہِ دَہ تہِ حٲصِل کَران تِمو پٮ۪ٹھ پَکناوان چھِ پَنٕنۍ روزمرہٕچ زِندگی برٛونٛٹھ کُنَتھ یُتھ سٲنۍ زِنٛدگی آسان گژھِ پَکناوٕنۍ یِم اَسہِ باقٕے چیٖز زِندگی منٛز ضروٗرَتھ چھِ تِم چھِ ہٮ۪کان أسۍ یِمو رۄپیو دَہو سۭتۍ أنِتھ یِم پوش تہٕ مٮ۪وٕ چھِ واریاہو طٔریٖقو أسۍ استعمال کَران